ہیٚلو اسلامُ علیکُم وعلیکُم اسلامُ بہٕ حٲز ٲسٕس بیٚمار تَوے آیس نہٕ یَتھ رٮ۪تس کِہنۍ تہِ بہٕ حظ ٲسٕسۍ بیٚمار مےٚ آو نہٕ ٹایمٕے تہٕ وۄنۍ حظ گٔۍ مٲفی اَدٕ حظ کیٚنہہ نہٕ حٲز چھُنہ بہٕ حٲز یِمہ وۄنۍ کَٹِنیوٗ